کھیلہٕ گنٛدنہٕ سۭتۍ چھُ اکھ انسان تندرست روزان ذہنی تہِ تہٕ بییٚہِ فیٚزِکٔلی تہِ فیٚزِکٔلی أمۍ سُنٛد بدن تہِ چھُ واریاہ اصل روزان گیمہٕ گنٛدنہٕ سۭتۍ چھِ سون جسم پوٗرٕ ایٚکٹو روزان یا سون دٮ۪مٲغی حالت یۄس چھِ سۄ چھِ ٹھیٖک گژھان اگر کُنہِ ساتہٕ چھِ آسان کانٛہہ پریشٲنی گیم گنٛدنہٕ سۭتۍ چھُ سۄ پریشٲنی ژلان یا فِزیٚکٔلی چھِ انسان فٹ روزان گیم گنٛدنہٕ سۭتۍ خوٗن چھُ دورٕ کران ہر کانٛہہ تان چھُ پنُن ہر کُنہِ تانس چھِ ایٚکزرسایز گژھان گیہ غرض کہِ گیم گنٛدنہٕ سۭتۍ چھُ اکھ انسان پوٗرٕ ٹھیٖک روزان فیہ دٮ۪مٲغی تہِ تہٕ دٮ۪مٲغی ذہنی تہِ تہٕ جسمٲنی طور تہِ